اسلام علیکُم ورحمتہ اللہ وبرکاتہ بہٕ چھس بنڈپور روزان بہٕ چھس وٕنکٮ۪س پران کالیج وۄنۍ چھُ مےٚ ڈِسایڈ کوٚرمُت زِ بہٕ کرٕ امہِ پتہٕ پی جی کشمیٖر یُنورسٹی چھم واریاہ زیادٕ شوق کھَسنس کہِ بہٕ کرٕ تتہِ پی جی بہٕ چھس پران میون مین سَبجَکٹ چھُ سوشَل ؤرٕک وَنۍ چھَس بہٕ یَژھان تَتھ منٛز پَنُن کٔریَر بَڑاوُن کہِ بہٕ کَرٕ ہا تَتھٕے منٛز پی جی تمہِ پَتہٕ چھَس بہٕ یَژھان اللہ تعالیٰ ہَن اَگَر ویوٚژھ تہٕ بہٕ بَنییس ٹیٖچَر یا بہٕ بَنییس کیٚنٛہہ بہٕ چھَس یَژھان ٹیٖچَر بَنُن یہِ بہٕ پَرناوہَکھ پَگاہ بہٕ تہِ بَچہِ یِتھ پٲٹھۍ سٲنۍ یِم اُستاد چھِ اَسہِ پَرناوان یِتھ پٲٹھۍ پَرناوہَکھ بہٕ تہِ بَچہِ تہٕ بہٕ ہیٚچھناوہَکھ تِم بہٕ چھَس یَژھان کہِ یُس مےٚ یہِ تٲلیٖم پٔر یہِ تہِ گژھِ بیٚکِس تام واتٕنۍ یہِ گژھِ ہے بیٚہَن شُرٮ۪ن تانۍ واتٕنۍ بہٕ چھَس یَژھان اِتھ پٲٹھۍ مےٚ پوٚر تہٕ بہٕ تِتھَے پٲٹھۍ گژھن بیٚیہِ تہٕ پَرٕنۍ